پہلگام گُلمَرگی ٹنگمَرگی یِم چھِ ییٚتہِ واریاہ زیادٕ اَصٕل جایہِ یِمن جاین گژھِ گژھُن مےٚ چھ لگان پہلگامَس منٛز تِمیُک ہوا ٹوٹھ تَمیُک آب ٹوٹھ گُلمَرگہِ منٛز چھُ شیٖن آسان یُس وٕچھُن لایق چھُ آسان تَتہِ چھِ اِنسان رٔسی چیوان دُکانو پٮ۪ٹھ گژھان تَتہِ چھِ واریاہ زیادٕ اَصٕل ماحول ٹنگمَرگی چھِ پارکہٕ کُلۍ جنگل واریاہ زیادٕ اَصٕل یِم جایہِ چھِ مےٚ اَوے خۄش کران